ہیٚلو اَسلامُ علیکُم

اَسہِ ہیٚلو اَہَن حظ اَسہِ کٔریٛاو فون تُہۍ چھِوا حظ شِوام پوٗرِ اَسہِ حظ اوس ماستٕر بیٚنہِ خانٛدر حظ اَسہِ أس کیٚنٛہہ بوٗٹ نِنۍ اَسہِ ٲس وارِیاہ نِنۍ پانَس خٲطرٕ تہِ تہٕ تٔمِس خٲطرٕ تہِ اتہِ کُمہٕ قٕسمہٕ بوٗٹ چھِو تۅہہِ وُنکیٚس ایٚویلیبٕل اَسہِ حظ چھِ تَمہِ تَمہِ خٲطرٕحظ چھِ اَسہِ ویٚڈِنٛگ تھوڑا ضروٗرت بیٚیہِ چھِ یہِ فارمَل شوٗز تہِ ضروٗرت اَسہِ کتھٚ ریٚٹَس منٛز حظ گژھن یِم ویٚڈِنٛگ تہِ حظ چھِ ویٚڈِنٛگ سینٛڈلٕز تہِ چھِ ضروٗرت شوٗز تہِ چھِ ضروٗرت فُلیٹ چھا فُلیٹ سیٚنٛڈیلہٕ ہاے ہیٖل تہِ آ اَہَن حظ اَہَن حظ

تُہۍ چھِوا پٔر ڈیے آسان اَہَن حظ اَسہِ چھِ پَتاہ تیٚلہِ واتو أسۍ اوٚتتھٕے کٔژِ بَجہِ واتو أسۍ کَمہِ ساتہٕ آسن یِم سأری ویٚڈنٛگ تہِ

اَدٕ حظ ٹھیٖک چھُ تیٚلہِ یِمو أسۍ ژٔنٚدر وارِ دۅہ اَدٕ حظ ٹھیٖک چھُ تیٚلہِ یِمو أسۍ ژٔنٛدر وارِ دۅہ اوٚتُے تہٕ أتی وُِچھَو پَتہٕ اَدٕ حظ اَسلامُ علیکُم